ییٚلہِ ہسا بہٕ اوسُس لۄکُٹ ٲں اسہِ ہسا اوس گھرِ مےٚ اوس فادر مول اوس مےٚ چَلاوان ریڈٕ گُرۍ ریڈٕ تہٕ سُہ ہسا اوس مزوٗرۍ کران تَتھ گُرۍ ریڈَس پٮ۪ٹھ سُہ اوس اورٕ یور کیٚنٛہہ ساران لوٗکن اوس سُہ ساران کیٚنٛہہ اَنان اوس سُہ لوٗکَن ہنز مزوٗرۍ اوس سُہ اَتھ گُرۍ ریڈَس پٮ۪ٹھ کران پَتہٕ ہسا ییٚلہِ یہِ گُر اوس یِوان گھرٕ پَتہٕ اوس سُہ شامَس أمِس پھل دِوان سُہ ہسا اوس أمِس خدمَت کران سُہ سا اوس پتہٕ أمِس ترٛیش ویش کوٚش ووٚش دِوان میٛون مول بہٕ ہسا اوسُس یِہوے وُچھان اوسُس بہٕ یہِ میٛون مول کَمہِ آیہِ چھُ أمِس سۭتۍ وۄتھان بیٚہوان أمِس کَمہِ آیہِ چھُ یہِ خدمَت کران رَچھان کٔمہِ آیہِ چھُ أمِس گُرِس تہٕ اَتہِ ییٚلہِ ہسا یہِ مےٚ وُچھ فادر میٛون مول میٛون ہسا اوٚس أمِس یعنی کہِ اَکھ اوسُس کٲم تہِ ہیٚوان بیٚیہِ اوسُس رَچھان تہِ أتی ہسا گوٚو مےٚ یعنی کہِ یہِ اَمیٛک شوق یہِ مطلب گُریٚن ہُنٛد گوٚو مےٚ شوق اوٚتانۍ ہسا اوس نہٕ مےٚ یہِ رایڈِنٛگ ہُند شوق کیٚنٛہہ مَگر پَتہٕ گوٚو مےٚ ییٚلہِ اسہِ یِم واریاہَس ٹایمَس ٲسۍ دوٚن ژوٚن ؤرۍ ین اوس میٛون فادر اَتھ گُرِس سۭتۍ آسان تہٕ پَتہٕ ہسا گوٚو مےٚ تہِ شوق أمِس یعنی کہِ بہٕ تہِ لوٚگُس أمِس أمِس گُرِس برٛونٛہہ برٛونٛہہ گژھنہِ مےٚ تہِ لٲجۍ أمِس تھوڑا خدمَت کَرٕنۍ بہٕ تہِ اوسُس أمِس پھل وَل دِوان منٛزٕ تہٕ بہٕ تہِ اوسُس أمِس گاسہٕ ترٛاوان اوسَس پھل اوسَس دِوان کوٚش اوسُس دِوان یا بیٚیہِ تہِ کیٚنٛہہ اوس سَبزی وَبزۍ ٲسۍ أمِس أسۍ اَتی ترٛاوان گھرِ کِنۍ یۄس ژھۄٹھ وۄٹھ ٲس اسہِ نیران مطلب سبزی ہیٛونٛد ژھۄٹھ وۄٹھ سُہ تہِ ٲسۍ أمِس ترٛاوان یا بتہٕ وَتہٕ تہٕ اَمہِ کِنۍ ہسا گوٚو مےٚ تہِ أمِس سۭتۍ اَکھ اَٹریکشَن گٔے مےٚ تہِ ڈیٚولَپ أمِس گُرِس سۭتۍ تہٕ پَتہٕ گٔے کٲم اَتہِ ہسا گوٚو مےٚ تہِ شوق ڈیٚولَپ یِتھٔے کَنۍ یعنی کہِ فادر میٛون اوس رَچھان مےٚ تہِ گوٚو شوق ڈیٚولَپ تہٕ پَتہٕ ہسا گوٚو مےٚ تہِ مےٚ تہِ لٲجۍ أمِس گُرس گُریٚن مطلب اوٚن اوس أمِس ٲں یعنے کہِ أمِسٕے گُرِس لٲجۍ مےٚ پَتہٕ کَرٕنۍ کٲم سَوٲرۍ کھیٚنۍ أتھۍ سَوٲری منٛز ہسا ہیٛوچھ مےٚ ہارٕس رایڈِنٛگ کَرٕںۍ یعنی کہِ مےٚ ہسا ہیٛوچھ ہارٕس رایِڈ کَرُن تہٕ مےٚ ہسا گ اوس یعنی کہِ یِمَے چیٖز گٔے مےٚ یعنے کہِ ییٚمہِ سۭتۍ بہٕ روٗدُس مواٹِویٹ کَنٹِنِو یِم یعنی کہِ یہِ ہسا اوس اسہِ گھرِ پَتہٕ روٗدُس بہٕ أمِس کران کَنٹِنِو یعنی کہِ ہارٕس رایِڈ روٗدُس بہٕ کران مےٚ ہسا گوٚو یہِ پیشَن پَتہٕ مےٚ ہسا یہِ روٗد یہِ شوق روٗد مےٚ أمِس روزُن کَنٹِنِو أمِس سۭتۍ أمِس سَوٲرۍ کَرٕنۍ تہٕ یِم چیٖزو سۭتۍ ہسا گٔے مےٚ کٲم بہٕ ہسا روٗدُس کَنٹِنِو مواٹِویٹ بییہِ ہسا باسیٛوو مےٚ یہِ اَکھ نوٚوٕے یہِ باسیٛوو مےٚ سُہ اَکھ مطلب فیٖلڈٕ ییٚتیٚتھ مےٚ باسیٛوو نا یعنی کہِ ٲں یہِ ہسا چھُ تھوڑا اَکھ ٲں یعنے کہِ نوٚو اَکھ ییٚتیٚتھ مےٚ مطلب ٲں بایک ٲسۍ سایکَل اوس گٲڑۍ ٲسۍ کہِ یہِ ہسا اوس سُہ چیٖز ییتیٚتھ اسہِ اوس فِولہ ورٲے ٲسۍ أسۍ کٲم کران فِولہٕ وَرٲے ٲسۍ أسۍ پَکان اَتھ چیٖزَس پٮ۪ٹھ ٲں بیٚیہِ ہسا روٗدُس بہٕ مواٹِویٹ اَمہِ موٗجوٗب تاکہِ ییٚلہِ ہسا بہٕ اوسُس پَتہٕ أمِس سَوٲرۍ کران تہٕ مےٚ ہسا اوس تھوڑا سُکوٗن میلان یِمو چیٖزُو سۭتۍ یِمو چیٖزو سۭتۍ کَرنہٕ سۭتۍ تہٕ بہٕ ہسا روٗدُس پَتہٕ یہِ کَنٹِنو مواٹِویٹ یِتھٔے کٕنۍ کیٛازِ کہِ مےٚ روٗد یہِ شوق پتہٕ کَنٹِنِو تہِ یِہوے ہسا روٗد مےٚ مطلب مواٹِویشَن ٲں یہِ یعنی کہِ گُر چَلاوُن